آ ہیٚلدی ڈِشِز چھِ واریاہ سانہِ گرِ بَنان سَبزی چھِ بَنان ہاکھ چھُ اَلہٕ چھےٚ ٹماٹر چھِ یا فِش چھِ یا گاڈ چھِ أسۍ زیادٕ پَہمتھ پَسنٛد کَران کھیٚنۍ یِم چھِ کیٚنٛہہ ہیٚلدی ڈِشِز یِم سانہِ گرِ بَنان چھِ